أسۍ ہسا چھِ ییٚتہِ کران کٲم أسۍ چھِ بَناوان فارَم فارمَس منٛز چھِ أسۍ پَتہٕ گاڈٕ ترٛاوان واریاہ قٕسمہٕ بیٚیہِ چھِ أسۍ پَتہٕ یِمَن اَتہِ پھل وَل ترٛاوان فیٖڈ ترٛاوان اَتہِ چھِ آسان نَفر یِمَن سُہ نَفر چھُ کران کٲم سُہ چھُ تھاوان نَظر واٹر لٮ۪وَل چھا برابد آب چھا اَتہِ برابد بیٚیہِ چھُ وٕچھان سُہ یِمَن ما چھُ کیٚنہہ گَنٮ۪ر وَنٮ۪ر سُہ چھُ اَجہِ گاڈٕ ترٛاوان بدلِس پولَس منٛز مطلب اَتہِ چھِ آسان ڈِفرنٛٹ یِم اَلگ اَلگ آسان اَسہِ ہول تھٲوۍمٕتۍ تِتھَے کٔنۍ چھُ سُہ کران دیُتتھا ژےٚ اَتھ آنسر